اَسَلامُ علیکُم وَرحمتہ اللہِ وبرکاتہ مےٚ چھُ ناو سایما یتھ ٲسۍ وَنان چھِ سِنیک بایٹ یعنے کہِ کٲنٛسہِ اِنسانس اگر سۄرپھٕ ٹوٚف لٔج تیٚلہِ کیٛاہ کَرو أسۍ گۄڈٕنٮ۪ٹھٕے وٕچھو أسۍ کہِ تٔمِس مہ چھُ کانٛہہ جولری وغیرہ لٲگِتھ ژٕ کَر کَرو أسۍ نِمو تِکیٛازِ کہِ سۄرپھٕ ٹوفہِ سۭتۍ چھُ اِنسان ہُنان تٔمِس چھُ ہٮ۪کان وَرٕم کٔستھنۍ تمہِ کِنۍ نٮ۪تھن چھُ تٔمس اَسہِ گۄڈٕنٮ۪تھ اَسہِ سۄن وۄن اگر کانٛہہ تہِ چیٖز لٲگِتھ آسہِ سُہ چھُ تٔمس نٮ۪بر کَڑُن تمہِ پتن چھِ اَسہِ کَڑُن تمہِ پتن چھُ اَسہِ کَرُن تٔمس یُس سِنیک بایٹ چھُ یہِ چھُ چٕرٕ کَرُن بنٛد کُنہِ بندیج وندیج سۭتۍ تاکہِ مزیٖد گَژھِنہٕ اَمیک یُس زہر آسہِ سُہ گَژھِ نہٕ یہو کُن پھٔلُن کِہیٖنۍ تہٕ نہٕ بیٚیہِ یُس یہِ اَتن سۄرفن ٹوٚف دِژمٕژ آسہِ سۄ جاے پزِ اَسہِ صاف کَرٕنۍ صاف آبہٕ سۭتۍ اِتھٕ کٔنۍ پتہٕ پزِ اَسہِ پٮ۪شنٹٕس پزِ اَسہِ ہٮ۪س تھاوُن تِکیٛازِ کہِ یُس یہِ سۄرپھٕ سٕنٛز ٹوٚف چھِ یہِ چھِ آسان وارٕیاہ زیادٕ خوف خوفناک